بہٕ ہَسا گوس ہوٗل سیل ہوٗل سیل دُکانَس پٮ۪ٹھ تہٕ مےٚ پرٛیژھ تٔمِس سبزی ہُنٛد یہِ ہاکھ کۭتِس چھِ اَلہٕ کۭتِس چھِ وانٛگَن کۭتِس چھِ رُوانٛگَن کۭتِس چھِ ٲولوٕ کۭتِس تہٕ ییٚمہِ کِنۍ ہَسا تٔمۍ واریاہ درٛوگ ہَسا دیُت پَتہٕ ہَسا مےٚ پرٛیژھ بیٚیِس کَسٹ بیٚیِس ہوٗل سیلَس تہٕ تٔمۍ تہِ ہَسا وَنۍ سُے ریٹ تہٕ یِمَن یَتھ ٹایمَس منٛز ہَسا چھُ واریاہ کھوٚتمُت سَبزِیَن تہٕ ییٚمہ کِنۍ کیٚنٛہہ ٹایمہٕ برٛونٛٹھ ژوٗر ؤری پانٛژھ ؤری برٛونٛٹھ ہَسا سبزی ہسا أسۍ واریاہ سَستہٕ تہٕ یَنہٕ پٮ۪ٹھ یہِ بی جے پی سرکار آیہِ تہٕ تَنہٕ پٮ۪ٹھ ہسا درٛوگیاو پرٛیٚتھ کُنہِ منٛز مےٚ ہسا چھُ باسان کانٛگریٚس سرکار ٲس واریاہ بہتریٖن تہٕ ییٚمہِ کِنۍ اسہِ سَستہٕ سَبزی بس پرٛیٚتھ وِزِ ہسا ٲس سَبزی سَستہٕ آسان تہٕ یہِ ہسا چھِ وُنکٮ۪ن واریاہ مطلب ریٖسیٚنٹ وُنکٮ۪ن یہِ امہِ مطلب ؤرین منٛز ہسا گے واریاہ چینٛجٕز یہِ سَبزی ریٹن منٛز یُس ہسا یہِ آنلاین شاپِنٛگ چھُ اَتھ منٛز ہسا چھِ صرف ہاوان یِم بُتھہِ سِکریٖن مطلب فوٗٹو حظ ہاوان اصٕل یُس یہِ کوالٹی ہَسا چھِ واتان واریاہ بیڈ کوالٹی کیٚنٛہہ پرٛوڈَکٹہٕ ہَسا چھِ تِم یِم ہَسا کوالٹی دار چھِ آسان تہٕ یِم ٹھیٖک چھِ آسان تہٕ یِم پَتہٕ واریاہ ٹھیٖک چھُ روزان اسہِ منٛز یُس ہَسا آنلاین آنلاین منٛز ہَسا چھُ اسہِ باسان مطلب سَستہٕ ہَسا چھُ باسان سُہ آسہِ لیکن مگر یُس تِمَن ہنٛز کوالٹی سۄ چھِ آسان واریاہ خراب تہٕ یُس تَتہِ ہَسا یُس أسۍ پِک ترٛاوان یِمَن ہنٛدۍ کَلَر چھِ آسان کَلَرفُل واریاہ کَلَر چھِ آسان تِمَن اصٕل کَلَر یُتھٕے پَتہٕ ہَسا چھِ تِم مطلب تِم آرڈَر چھِ گژھان تہٕ ییٚلہِ تِم ہَسا چھِ پَتہٕ أسۍ آرڈَر تِم أمۍ آرڈَر کَران تہٕ پَتہٕ ہَسا ییٚلہِ أسۍ آرڈَر رَٹان چھِ تِم ہَسا چھِ پَتہٕ آسان تِم ڈِم کَلَر ییٚمہِ کِنۍ تِمَن ہنٛز کوالٹی واریاہ رٔدی چھِ آسان تہٕ ییٚمہِ کِنۍ ہَسا چھِ سُہ ہَسا چھِ گژھان واریاہ درٛوٚگ سُہ ہیو

بُتھہِ چھُ فوٗٹو آسان أکۍ سُنٛد تہٕ پَتہٕ ہَسا چھِ سوٗزان بیٛاکھ یُس ہَسا فِلِپ کارٹ چھُ تَتہِ ہَسا چھِ آسان کوالٹی زَبَردَست تَتہِ ہَسا چھِ درٛوٚگ تہٕ آسان مگر کوالٹی چھِ تَتہِ صاف آسان بہٕ حظ چھُس کَران پرٛیٚفَر تہٕ یہِ فِلِپ کارٹ چھِ واریاہ بہتریٖن ایپ